ہیٚلو اسلام علیکُم اَہَن آ شُکُر حظ تُہۍ چھِو حظ ٹھیٖک اَچھا تۄہہِ چھا تۅہہِ چھَو حظ گَرٕ فَنٛکشَن لۅکُٹ چھُ حظ خانٛدَر چھ حظ کِنہٕ پھِرٕسال چھُ کِنہٕ بیٚیہِ چھُ کیٚنٛہہ دعوت شاوت خانٛدَر چھا کٔژ کٔژ ترٛامہِ چھِ لَگ لَگ بَگ اَچھا وُہ پِنٛژٕہ ترٛامہِ اَچھا ترٛامہِ ہتھ کھَنٛڈ تہٕ کم سے کم گَژھَن مَطلَب ڈِش کَرٕنۍ تیار وُہ پٮ۪ٹھ پٕنٛژٕہ تام ہا اَچھا ٹھیٖک یہِ حظ گَژھِ تیار اَسہِ نِش چھِ ہر کانٛہہ ویٚرایٹی موٗجوٗد یِژھٕے یِژھٕے یِتھٕ پٲٹھۍ تُہۍ ییٚژھِو ویٚرایٹی بناوٕنۍ تتھ بَناوَو أسۍ تہٕ اَسہِ نِش یۅس مین ویٚرایٹی میلوٕ تۄہہِ اَسہِ نِش اَسہِ نِش چھِ سیٖکھ کَباب اَز میلان شٲمی کَباب چھِ أسۍ اَز تھاوان ایٚکسٹراہَس مَنٛز بیٚیہِ چھِ اَسہِ باقٕے روگن جوش رِستہٕ گوٚشتاب کَباب ماز یَکھنِی باقٕے باقٕے چیٖز تتھ مَنٛز چھِ تھاوان پَتہٕ ماز ژوٚٹ چھِ یِوان ماز ٹَنٛگ تہِ چھِ یِوان اَز اَسہِ یا چھُ یِوان بیٛاکھ اَز نہَ نہَ أسۍ چھِ ہٮ۪وان وۅنۍ تتھ پہچاوان مطلب اَسہِ چھُ آسان وُچھ گۄڈنٮ۪تھٕے کتھ چھِ اگر تۄہہِ اگر تۄہہِ ڈِش چھِ بناوٕنۍ باقٕے چیٖز اَسہِ چھُ پٮ۪وان پنُن سامان پٮ۪وان پنُن ٹھیٖک چھا اَسہِ چھِ بانہٕ وانہٕ پَنٕنۍ اَسہِ چھِ یِوان نہَ نہَ نہَ نَفَر تہِ پنٕنۍ ٹھیٖک چھا تُہۍ اگر تُہۍ اگر تُہۍ اووَر آل کٔرِو بانَو وَرٲے کٔرِو تہٕ تیٚلہِ چھِ ہٮ۪وان أسۍ ژٔٹِتھ چھِ ہٮ۪وان أسۍ رۄپیَس پٕنٛژٕہ ساس ژٔٹِتھ اگر تُہۍ بانہٕ ہٮ۪تھ کٔرِو تیٚلہِ چھِ ہٮ۪وان رۅپیس ترٕہ پٮ۪ٹھ پَنٛژاہ ساس تام اگر تُہۍ بانہٕ کٔرِو پانے اَرینٛج تیٚلہِ وُہ وُہ وُہ وُہ پٮ۪ٹھٕ پٕنٛژٕہ ساس چھُ گَژھان اَسہِ آ

ماز کم سے کم لَگٮ۪و تۄہہِ مازَس ڈۅڈ کۅینٹَل آ ڈۅڈ کۅینٹَل یہِ چھا تُہۍ کٔرۍزیٚو مےٚ ییٚتھی نمبرَس پٮ۪ٹھ کال تہٕ تۄہہِ کر آسہِ پرٛوگرام

ٹھیٖک آ چلو ٹھیٖک حظ گوٚو